ہٮ۪لو السلامُ علیکُم تُہۍ چھِو حظ ٹھیٖک صحت چھا ٹھیٖک اہن حظ ٹھیٖک تُہۍ چھُو نا بُٹیٖک پٮ۪ٹھٕ تُہۍ چھُو حظ ٹھیٖک صحت چھا ٹھیٖک اَسہِ بوٗز یہِ تُہُنٛد بُٹیٖک چھُ یِوان واریاہ زیادٕ ماننہٕ اۭں تۄہہِ چھو پَے مےٚ چھُ گژھُن مےٚ چھُ گژھُن دۄیہِ ترٛےٚ دۄہ مطلب مےٚ چھِ کَزِنہِ خانٛدر مےٚ چھِ توٗرۍ گژھُن مَگر مےٚ گژھِ آسُن واریاہ کیٚنٛہہ ڈِفرَنٛٹ پَہمَتھ تُہۍ ہیٚکِوا میٛانہِ خٲطرٕ سُہ ڈِفرَنٹ کینٛہہ بَنٲیِتھ یُس مےٚ الگ لُک دی اَہن حظ اۭں تُہۍ کٔرۍزیو مےٚ تیٚلہِ وٹسیپ پَنُن یہِ اٮ۪ڈرٮ۪س بہٕ واتہٕ برابر توٗرۍ مگر مےٚ گژھِ وقتَس پٮ۪ٹھ پَلو آسُن تَیار بیٚیہِ ؤنۍزیو مےٚ ریٹ کیٛاہ چھِ فِکسٕڈ چھا یِنہٕ مےٚ پَگاہ پگاہ اورٕ یورٕ گژھِ تَتھ ڈیٹَس تَمہِ باوجوٗد آسہِ بہٕ تُہُنٛدِس بُٹیٖکَس مےٚ مےٚ چھُ بوٗزمُت تُہُنٛد بُٹیٖک چھُ واریاہ زیادٕ اَصلِس یَتھ پٮ۪ٹھ دِمہٕ اَدٕ حظ چلو شُکریہ تُہُنٛد السلام علیکُم چلو